اَلسلام علیکُم یُس حظ مےٚ گۄڈنیُک پرٛوڈکٹ اوٚن سُہ حظ اوٚن مےٚ رایِس رایِس کُکر سُہ رایس کُکر اوس چھُ اوٚنمُت مےٚ اوٚن مےٚ دۄن ساسن تہٕ ییٚلہِ مےٚ سُہ آرڈر کوٚڑ تَتھ چھِ گۄڈنِچ خٲصیت چھےٚ تَتھ تَتھ حظ چھِ واریاہ اَصٕل مِٹیٖریل تہٕ بیٚیہِ چھِ تَتھ زٕ منجول سۭتۍ تہٕ أکِس منجولس منٛز چھِ أسۍ بتہٕ رَنان بیٚیہِ کِس منٛز چھِ منجولَس منٛز چھِ أسۍ چاے وٕشناوان مگر تَتھ حظ چھُ مِٹیٖریَل تہِ واریاہ اَصٕل تہٕ بیٚیہِ چھےٚ تَتھ اَکھ کالٹی تَتھ حظ چھُ کَم پاورَس پٮ۪ٹھ تہِ چھِ سُہ چَلان تہٕ وٕنہِ حظ چھِس تَتھ چھِ تہ سُہ چھُ آسان لوگمُت تہٕ تَتھ چھِ گَژھان منٛز چھِ گَژھان زٕ مِنَٹ تَتھ چھِ وٕشنان آب بیٚیہِ حظ چھُ تَتھ جلدی جلدی چھُ تَتھ چھُنہٕ زیادٕ ٹایم لَگان کِہیٖنۍ تہِ نہٕ تَتھ چھُ زیادٕ ٹایم لَگان کِہیٖنۍ تہِ نہٕ تَتھ منٛز حظ چھُ یِوان جلدی حلدی بتہٕ رَنٕنہٕ بیٚیہِ حظ پیوٚو نہٕ سُہ زیادٕ درٛوٚگ کِہیٖنۍ تہِ نہٕ بیٚیہِ یُس تَمیُک مِٹیٖریَل چھُ سُہ چھُ واریاہ سافٹ اَصٕل تہٕ یُس حظ سُہ مطلب یَتھ تَتھ منٛز چھِ رَنان بتہٕ سُہ چھُ واریاہ اَصٕل گَژھان بیٚیہِ چھےٚ تَتھ اَکھ کالٹی تہٕ یُس تَمیُک مِٹیٖریَل چھُ سُہ چھُ واریاہ اَصٕل صاف تہٕ بیٚیہِ حظ گوٚو نہٕ سُہ وٕنہِ زٕہٕنۍ تہِ خراب

سُہ گوٚو نہٕ زٕہٕنۍ تہِ خراب تَمہِ پتہٕ أنۍ مےٚ أنۍ مےٚ اَکھ زٕ رایِس کُکر مگر تِم حظ روٗدۍ نہٕ کامیاب کِہیٖنۍ تہِ نہٕ تِم حظ روٗدۍ نہٕ کامیاب کِہیٖنۍ تہِ نہٕ تِمہٕ حظ اَکھ آے تَمہِ کھۄتہٕ تَمہِ کھۄتہٕ زیادَس تہٕ بیٚیہِ روٗدۍ نہٕ تِم کامیاب کِہیٖںۍ تہِ نہٕ مگر یُس یہِ رایِس کُکر یُس مےٚ گۄڈنٮ۪تھ اوٚن یہِ اوس یہِ چھُ واریاہ اَصٕل اَتھ چھِ زٕ منجول سۭتۍ تہٕ اَتھ چھُ بتہٕ تہِ گَژھان واریاہ اَصٕل بیٚیہِ پیوٚو نہٕ مےٚ یہِ زٕہٕنۍ تہِ دُکانَس پٮ۪ٹھ نیُن یہِ گوٚو نہٕ خراب زٕہٕنۍ تہِ نہٕ تِکیٛازِ یہِ چھُ واریاہ اَصٕل کمپٔنی ہُنٛد بیٚیہِ چھِ اَتھ واریاہ اَصٕل مِٹیٖریَل بیٚیہِ چھِ یُس یہِ یہِ کمپٔنی چھِ یہِ چھِ واتناوان یہِ چھِ بَرابر اَصلِس یہِ چھِ اَصلِس ریٹَس دِوان ڈِسکاوُنٛٹ میلان اَتہِ تہٕ ییٚمہِ سۭتۍ چھِ یہِ اَمہِ سۭتۍ یِمہٕ کَسٹٕمَرٕز چھِ تِمَن چھُ فٲیدٕ واریاہ فٲیدٕ میلان اِس لیے چھِ یِم یِم چھِ مگر اَصٕلۍ پٲٹھۍ یِم چیٖز تہِ یِم چھِ یِمہٕ کسٹٕمَرس سۭتۍ واریاہ اَصٕل پٲٹھۍ پیش یِوان تہٕ بیٚیہِ چھِ یِم ڈِسکاوُنٛٹ تہِ واریاہ دِوان بیٚیہِ چھُ آسان یِمن چیٖز تہِ واریاہ اَصٕل تہٕ یُس مےٚ یہِ یُس مےٚ یہِ رایِس کُکر اوٚن اَتھ یُتھٕے آب چھُ وٕشناوان یُتھٕے چھُ یہِ لاگان تیُتھُے چھُ اَتھ آب وٕشنان تہٕ آب وٕشناونَس سۭتھٕے چھُ آز گَژھان کٲم تہٕ اَتھ چھُ ترٛاوان یورٕ توٚمُل تہٕ اَتھ چھِ آسان اَتھ چھِ آسان بتہٕ گوٚومت واریاہ اَصٕل نَرم پھمب پھوٚت ہیوٗ چھُ گوٚمُت بیٚیہِ چھِ اَتھ لَگان تَلہٕ پٔتِلَس پھُہٕر تہٕ یُس مےٚ یہِ گۄڈنیُک چیٖز اوٚن یہِ اوس واریاہ اَصٕل تِکیٛازِ ییٚمہِ پتہٕ تہِ أنۍ مےٚ واریاہ چیٖز مگر تِم درٛاے نہٕ مےٚ یِتھ کِہیٖنۍ تہِ نہٕ ییٖتِس نہٕ تِم چیٖز أنۍ تیٖتِس گٔے تِم خراب تہٕ تِمَن لٔگۍ واریاہ پونٛسہٕ مگر یۄس یہِ کمپٔنی چھِ اَمیُک مِٹیٖریَل چھُ واریاہ اَصٕل صاف مِٹیٖریَل اَتھ پٔتلَس چھُ آبہٕ پھیُر ترٛاوان یہِ چھُ گَژھان صاف پتہٕ اگر اَتھ یہِ صابن اَگر اِنسان اَتھ صابن چھُ دِوان یہِ چھُ باسان تَمے ساتہٕ اوٚنمُت تہٕ یُس یِم کمپٔنی وٲلۍ چھِ یِم چھِ کَران کٲم کَسٹٕمَرَس سۭتۍ تہِ کَران اَصٕل سلوٗک یِم چھِنہٕ کَران زیادٕ بیٚیہِ چھِ یِم واریاہ ڈِسکاوُنٛٹ دِوان تہٕ آز یِم مےٚ یُس مےٚ گۄڈنٮ۪تھ اوٚن رایِس کُکر سُہ اوس واریاہ اَصٕل آز تہِ چھِ مگر تِتھۍ چھِنہٕ میلان کِہیٖنۍ تہِ نہٕ تِمَن چھُنہٕ نیران زیادٕ ٹایم کِہیٖنۍ نہٕ اَتھ درٛاو واریاہ ٹایم تہٕ بیٚیہِ حظ کٔرۍ مےٚ کٲم بیٚیہِ یُتھٕے بہٕ لاگان چھَس یہِ تیُتھٕے چھِ آسان اَتھ آبَس گرٛٮ۪کھ آمٕژ تہٕ اَتھ منٛز ییٚلہِ توٚمُل چھِ ترٛاوان اَتھ چھِ لَگان دَہ مِنَٹ بتہٕ پھیٛارنَس منٛز تہٕ بتہٕ تیار گژھنَس منٛز بیٚیہِ کِس پٔتلَس منٛز چھِ أسۍ سیُن تہِ ہٮ۪کان رٔنِتھ چاے تہِ ہٮ۪کان کٔرِتھ تِکیٛازِ یۄس یہِ کمپٔنی چھِ یہِ چھِ واریاہ اَصٕل کمپٔنی بیٚیہ یُس یہِ پرٛوڈکٹ مےٚ گۄڈنٮ۪تھ اوٚن یہِ درٛاو میٛانہٕ خٲطرٕ واریاہ اَصٕل تِکیٛازِ یہِ گوٚو نہٕ مےٚ زٕہٕنۍ تہِ خراب اَمہِ پرٛوڈکٹ سۭتۍ آو مےٚ فٲیدٕ اَمہِ پتہٕ تہِ أنۍ مےٚ مگر تِم درٛاے نہٕ اَمہِ اَتھ ہی کِہیٖنۍ تہِ نہٕ تِکیٚاز بہٕ چھَس شُکُر گُزار اَمہِ کمپٔنی ہٕنٛز ییٚمہِ یِم اَصل اَصٕل چیٖز چھِ تھٲیمٕتۍ تاکہِ اِنسانَس تہِ واتہِ سہوٗلیات اِنسانن تہِ گَژھِ اَمہِ سۭتۍ سہوٗلیات باقٕے چیٖز یِمہٕ باقٕے یِم کمپٔنی چھےٚ أڑۍ تِم چھِنہٕ اَصٕل چیٖز تھاوان کِہیٖنۍ تہِ تہٕ پتہٕ چھِ یِوان کسٹٕمَرس تہِ مُشکِلات اِس لیے یُس مےٚ یہِ رایِس کُکر اوٚن یَتھ چھُ واریاہ اَصٕل مِٹیٖریَل بیٚیہِ چھِ اَتھ واریاہ اَکھ خٲصِیت اَصٕل خٲصِیت اَتھ چھُنہٕ زیادٕ پاوَر گَژھان یوٗز کینٛہہ